اِنٹرنیٚٹَن کوٚر واریاہ زیادٕ گیمِنٛگ کَنسیٚپٹہٕ چینٛج واریاہ زیادٕ ہول گیمِنٛگ کَنسیٚپٹہٕ کوٚرُکھ یِمو چینٛج اَتھ منٛز چھِ لوٗکھ تہِ وُنۍ وُنٛکٮ۪ن سٲرِوٕے کھۄتہٕ زیادٕ اہم رول اَدا کَران یِم چھِ زیادٕ اہمیت گیمنٕے دِوان مطلب کہِ یِم گیمہٕ چھِ یِتھٕ پٲٹھۍ چھِ ییٖتۍ پۅنٛسہٕ زیٖنِو ییٖتۍ چھِ یِتھٕ پٲٹھۍ چھُ کَران مطلب تُہۍ کٔرِو یَتھ منٛز نمبر پَنُن رجَسٹٲرڑ بونَس تَرِ یِتھٕ پٲٹھۍ مطلب گیمَن دِتُکھ زیادٕ اہمیت ییٚمہِ وَجہ چھُ اِی سَپورٹٕس تہِ چھُ اَکھ ییٖژ ایپ یِژھ ایٚپلِکیشنہٕ کہِ مطلب یَتھ منٛز سارِوٕے کھۄتہٕ بوٚڈ پُلیٹ فارم چھِ گیمَن ہُنٛد لوٗکو دِتُکھ زیادٕ تَوَجہ اوٚکُن گیمَن کُن کیٛازِکہِ یِمَن ٲسۍ گَرِ بِہِتھ پۅنٛسہٕ پٮ۪وان زینن یِم چھِ گَرِ بِہِتھ پۅنٛسہٕ زینا یِمَن چھِ لالٕچ دِوان یِم اِنٹَرنیٚٹ مطلب اِنٹَرنیٚٹَن کٔر یوٗت گوٚو اِنٹَرنیٚٹ ہاے لیٚولہِ پٮ۪ٹھ مطلب کہِ آج اَز چھُ سورُے کیٚنٛہہ گژھان نیٚٹسٕے پٮ۪ٹھ اگر اَسہِ میپ آسہِ کُنہِ جایہِ آسہِ گژھُن یا بیٚیہِ کیٚنٛہہ آسہِ کَرُن کانٛہہ تہِ گیم آسہِ گِنٛدٕنۍ یِمو کَجَکھ ییٖژاہ گیم کَجَکھ یِمو فرٛیٚنٛڈَن فرٛیٚنٛڈَن سۭتۍ چھِ گِنٛدان پَب جی کٔڈٕکھ اَکھ چھِ آسان أکِس کوٗنَس بیٛاکھ بیٚیِس کوٗنَس بیٛاکھ بیٚیِس کوٗنَس ییٚتہِ چھِ نہٕ پَیی آسان کہِ کُس کَپٲرۍ چھِ مطلب واریاہ گیمہٕ کَجَکھ یِمو پۅنٛسہٕ گیم پۅنٛسہٕ زیننہٕ خٲطرٕ گیم واریاہ بیٹٕل کَجکھ گیم بیٹٕل کَجَکھ مطلب اَمہِ سۭتۍ پٮ۪و واریاہ شُرٮ۪ن پٮ۪ٹھ تہِ اَثر دَباو پٮ۪و واریاہ ڈِزیٖز تہِ آیہِ بٔتھِ واریاہ شُرۍ گٔے خۄدا بَچٲنَکھ خۄدا بَچٲنَکھ اَمہِ سۭتۍ گٔے واریاہ شُرۍ ڈٮ۪تھ تہِ تہٕ مطلب وُنہِ چھِ واریاہ شُرۍ پرٛابلِم منٛز تہِ کیٛازِکہِ ییٚلہِ زیادٕ فون چلووُکھ زیادٕ سُپٮ۪نٛڈ ٹایم کوٚرُکھ پَنُن سُپٮ۪نٛڈ فونَس پٮ۪ٹھ فونَس پٮ۪ٹھ لٔگۍ لٔگۍ اَمہِ سۭتۍ ہیٚکہِ خۄدا رٔچھِن میٚنٹٔلی ڈِس آرڈَر تہِ چھِ گژھان کٲنٛسہِ أچھَن ہٕنٛز پرٛابلِم تہِ چھِ گژھان کٲنٛسہِ دٮ۪مٲغی تہِ چھِ ہٮ۪کان کانٛہہ گٔژھِتھ کَلَس تہِ چھِ کَران کٲنٛسہِ دود کٲنٛسہِ چھِ ہارٹ بیٖٹ تہِ تہِ ہارٹ ڈِزیٖز تہِ گژھان کیٛازِکہِ یِژِ پھِرِ اِنسان گیم چھِ گِنٛدان تٔمِس چھُ باسان نہَ بٕے چھُس گِنٛدان یِتھٕ پٲٹھۍ اَمہِ وجہ چھُ یہِ نٔروَس گژھان اگر سُہ ہارنَس پٮ۪ٹھ واتہِ سُہ چھُ پَتہٕ نٔروَس گژھان نٔروَس گژھنَس سۭتۍ چھُ سُہ پَتہٕ ڈِپرٮ۪شنَس منٛز گژھان وۅنۍ کیٛاہ کَرٕ بہٕ وۅنۍ کیٛاہ کَرٕ بہٕ ہوٗرم ہوٗرم ہوٗرُم تٔمِس ہیٚکہِ خۄدا رٔچھِنۍ اَمِہ سۭتۍ ہارٹ اَٹیک تہِ گٔژھِتھ مگر ییٚتہِ چھِ نہٕ سونٛچان لوٗکھ کیٚنٛہہ کہِ مطلب اِنٹَرنیٹ ہے چھُ تہٕ چھُنہٕ چھُ کَمہِ موٗجوٗب یِم چھِ کَران اَتھ غلط یوٗز کیٛازِکہِ گیم گیم چھِ اٮ۪نٹَرٹینمٮ۪نٛٹہٕ خٲطرٕ آ پانٛژھ مِنَٹ دَہ مِنَٹ چلو وُہ مِنَٹ تھاوٕ بہٕ بَس تِم علاوٕ نہٕ کیٚنٛہہ مگر اَز چھِ تِتھۍ تہِ لٔڑکہٕ یا بَچِہ یس گَرَس منٛز چھِ آسان بیٖٹھ فون رٔٹِتھ گِنٛزٕکھ گیمہٕ مقصادا نہٕ کٕہٕنٛۍ پَرہَن نہَ چَلو اِنٹَرنیٹَس اگر اِنٹَرنیٚٹٕے چھُ چلاوُن پٔرِن اِنٹَرنیٚٹَس پٮ۪ٹھ پٔرِن یا بیٚیہِ کیٚنٛہہ کٔرِن یا کیٚنٛہہ اَصٕل پَہمَتھ ویٖڈیو وُچھِن نیکھ قُران قُران پٔرِنۍ نہٕ یہِ چھُ نہٕ کَہیٖنٛۍ ٹوٹلی گیم یا تہِ چھِ پَب جی یا تہِ چھُ قسیٖنو گِنٛدان یا تہِ چھِ بیٚیہِ کانٛہہ گیم گِنٛدان خٲلی چھُ یا چھِ پۅنٛسہٕ زیننَس کُن نَتہٕ چھِ پَب جی کُن لٔگۍمٕتۍ اَمہِ سۭتۍ چھُ شُر بَس بُربٲدی یہِ چھُ اِنٹرنیٚٹ اَصٕلی چھِ یہِ بُربٲدی وۄنۍ چھُ لوٗکو اَتھ اہمیت دِژمٕژ امہِ علاوٕ امہِ اِنسان سٕنٛدِ کھۄتہٕ زیادٕ تہِ کیٛازِ کہِ سورُے کیٚنٛہہ چھُ اَز اِنٹرنیٹسٕے پٮ۪ٹھ چَلان اَگر نہٕ نیٚٹ آسہِ کِہیٖنٛۍ کانٛہہ دٔلیٖلٕے چھَ نہٕ اِنسان چھُ دَپان دُنیاہَس منٛز چھُیی نہٕ کیٚنٛہہ اَگَر نہٕ نیٚٹ آسہِ اَگَر نہٕ فون آسہِ یِم چھِ پَنُن نٮ۪صبہٕ کھۄتہٕ زیادٕ ٹایم کَران أتھۍ پٮ۪ٹھ سُپٮ۪نٛڈ أسۍ چھِ نہٕ یِم سونٛچان کہِ اَسہِ ما خۄدا رٔچھِنۍ اَسہِ ما گژھِ کیٚنٛہہ پرٛابلِم أسۍ ما مَرو یا اَسہِ ما کَرِ کانٛہہ دود اَسہِ ما گژھِ بیٚیہِ کیٚنٛہہ نہَ بَس أتھۍ کُن آسان دۄہ کٮ۪ن ژۄن پَہرَن لٔگِتھ تہٕ مۄکلے قٕصہٕ خٲنی پَتہٕ حظ اگر وَنہوکھ کیٚنٛہہ تورٕ چھِ وۄتھان کھٮ۪نہِ نہَ یِتھٕ پٲٹھۍ کیٛازِ ہُتھٕ پٲٹھۍ کیٛازِ یِتھٕ پٲٹھۍ کیٛازِ مۄکلے پریشٲنی اَمہِ علاوٕ کیٛاہ چھُ